اَسلام علیکُم تُہۍ چھِو ٹھیٖکھٕے ٹھیٖک چھِو حظ ٹھیٖک ہے جِناب اوترٕ پیٚٹھ اوسُس بہٕ صحی کران ژےٚ کرو بہٕ کال حظ مےٚ دوٚپوٗ تۄہہِ کرو کال تہٕ گرے ٲسوٕ ٹھیٖک سٲری چھا ٹھیٖک بَس حظ ٹھیٖک عرض اوس مےٚ اوس یہِ مَکانہٕ مےٚ اوس بِلال احمد ونان عرض اوس یہِ مَکانہٕ اوس مےٚ بَناوُن یہِ چھُ شیٚیہِ ترٕٛہ بَے پانٛژھ تٲجی بَناوُن آ ژٕ وَن تہٕ مےٚ یِمن دارین دروازَن کٔژ دارِ یہِ لٔکٔر وَن تہٕ مےٚ لٔکٔر کیٛاہ کیٛاہ لَگہِ یَتھ پانژٛھ تٲجی چوکاٹ چوکاٹ اَچھا اَچھا اَہَن حظ ڈِزایِن حظ ڈِزاینُک دورٕ ڈِزایِن اکھ زٕ چھُ نوٚو فیشَن آ ساڑ داہ فُٹ لَگن اَچھا اَچھا اَچھا اچھا اچھا تہٕ اچھا تُہۍ ؤنۍتَو یہِ تَیار کۭتِس کالَس گژھن یِم تَیار کۭتِس کالَس گژھن تَیار اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا نہَ اَمہِ خٲطرٕ چھُ کیٚنٛہہ کَرُن دِیِو منٛزٕ اٹیک کیٛازِ پَتہٕ گژھو یہِ موسِم اصٕل کامہِ ہُنٛد

اَچھا اَچھ اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا ژٕ وَن تہٕ مےٚ ایسٹِمیٹا کوٗتاہ گژھِ لَگ بھگ اتھ کوٗتاہ گژھِ لگ بھگ یہِ باہ شَتھ رۄپیہِ فُٹ گرٲیٛا کٲژاہ کھژیٚس تیٚلہِ اچھا گرٛیاے ہیٚتھ گرٛٲے بیٚیہِ گٔیہِ گرٛٲے ہیٚتھ اَچھا اَچھا اَچھا اچھا اچھا اَتھ منٛز چلو ٹھی بہٕ کَرے ژےٚ فون اَسلام علیکُم